یُس اؠنِملن ہُنٛد یُس بوجر چھُ آسان فار ایگزامپٕل اَسہِ گاو گرِ تٔمِس یُس مطلب یُس سۄ مطلب کاو ڈنگ یا گُہہ کران چھِ سُہ چھُنہٕ وٮ۪سٹ آسان کینٛہہ تہٕ اَسہِ چھِ سۄ سٲرٕے پتہ کیاہ یانے کہِ گریستٮ۪ن چھِ سۄ پتہ کہِ یہِ چھُنہٕ ویسٹہٕ میٹیٖریَل کینٛہہ تہٕ سُہ چھِ أسۍ یوٗز کَران ایز اے بوجرس أسۍ یوٗز کران سُہ سُہ چھِ أسۍ کُلؠن ترٛاوان اۭں کھادِ بدلہٕ سُہ چھُنہٕ وٮ۪سٹہٕ میٹیٖریل آسان کیٚنٛہہ فٔٹلایزَر چھِ أسۍ یوٗز کران سُہ سُہ چھِ أسۍ تھاوان کینٛژَس ٹایمَس سُہ چھُ سَڑان سُہ چھُ ویسٹ بَنان اۭں تہٕ کَمپوز کَمپوز چھُ کَمپوز چھُ بَنان سُہ تہٕ سُہ چھِ أسۍ یوٗز کَرَان ایز اے فٔٹلایزَر